وَعلیکُم السَلام السَلام علیکُم اَہن حظ عبدُ الحمید چھِ اَہن حظ اَہن حظ گایڈ کَران کٔشیٖر منٛز حظ چھِ واریاہ فیٚمس جاے گُلمرگ چھِ مطلب اَمہِ آیہِ آستان وستان ژرٛارِ شریٖف چھُ عشمُقام اَہن تَتھ مطلب ٹرٛانٛسپورٹ تہِ چھُ لَگان اگر تۄہہِ ٹرٛانٛسپورٹ چھُو ضروٗرت دیاوناو بہٕ یورٕکُے اصٕل جاے چھِ گُلمرگ چھِ بیٚیہِ حظ چھِ عشمُقام ژرارِ شریٖف چھِ اَہن حظ اگر تُہۍ ٹرٛانٛسپورٹ أنِو اورَے تتہِ وُچھو اگر یہِ چھُ یورُک ضروٗرت یورٕ تہِ دِمو تٔمِچ پریشٲنی چھَنہٕ کِہیٖنۍ اگر حظ یورَے مطلب اَتھ تہِ چھِ مطلب اگر تُہۍ اورَے أنِو ییٚتہِ چھِ مطلب تٕرٛہ پٔرسنٛٹ ہیٚوان أسۍ ہَتس مطلب اگر ہتھ رۄپیہِ ہیٚوت أمۍ أسۍ چھِ ہیٚوان تٕرٛہ رۄپیہِ نَہ اگر تۄہہِ یہِ تہِ ؤنِو ہفتس بیٚہمہٕ بہٕ تۄہے سۭتۍ سُہ تہِ چھِنہٕ مےٚ پریشٲنی تۄہہِ تہِ چھُو حظ مطلب اگر اوٗکُن یوٗکُن گوٚو کانٛہہ تہٕ پتہٕ چھِنَہ حظ مُشکِل چھُ گَژھان آ تٔمکۍ چارٕج حظ چھِ الگ تہٕ بہٕ چھُسے وَنان ژےٚ اگر بہٕ تۄہَے سۭتۍ بیٚہمہٕ بہٕ آسہٕ پتہٕ الگ کمرٕ رَٹان پانس خٲطرٕ یا بہٕ بیٚہمہٕ پتہٕ گاڑِ منٛزتہِ بہٕ ہیٚکہٕ گاڑِ منٛز تہِ بہتھ یارٕ اَہن حظ وۄنۍ کَر یِیُِو تۄہہِ تیٚلہِ حظ کٔرزِیٚو مےٚ کال